اؠگرِکَلچر پرٛوڈکٹس منٛز چھُ یِوان اِسلام آباد ڈسٹرکس منٛز دانہِ بیٚیہ چھُ یِوان کٕنٕک بیٚیہ چھُ یِوان تِلہٕ گۄگُل بیٚیہِ چھُ یِوان کھٔسیٖلہٕ یِمے چیٖز چھِ یِوان ساروٟے کھۄتہٕ چھ یِمن وارِ منٛز یِم أسۍ سنان چیٖز چھِ بناوان تِم تہِ چھِ یِوان اؠگرکَلچرل پرٛوڈکٹس منٛز تَتھ منٛز چھُ یِوان ہاکھ تَتھ منٛز چُھ یِوان گنٛڈٕ ٲلوٕ ٹماٹَر چھِ یِوان مَٹر چھِ یِوان رازما چھِ یِوان رۆہَن چھُ یِوان اَلہٕ لٲر یِم چھِ یِوان یِمے چیٖز چھِ یِوان اسلام آباد ڈِسٹرٛکس منٛز تہٕ یہٕنٛز اِرِگیشن چھِ أسی کَران لِفٹ یِم لفٹِک ذٔریعہِ تہِ چھِ أسی کَران یِمن سَپلاے بیٚیہِ چھِ کَران کَنالو ذٔریعہِ کۄلو ذٔریعہِ تہٕ بیٚیہ چھِکھ ہینٛڈ پمپو ذٔریعہِ کَران